ہیٚلو سلامُ علیکُم تُہۍ چھُۄ حظ ٹھیٖک صحت چھُو حظ ٹھیٖک پانہٕ چھُو حظ ٹھیٖک اَچھا یہِ عٲش کٔرِتھ حظ

تۄہہِ حظ میلیو اَکھ حظ میلیو تۄہہِ ییٚتنَس کھٮ۪ن چٮ۪ن تہٕ بیٚیہِ حظ میلیو تۄہہِ روٗم ییٚتہِ حظ تہٕ بیٚیہِ حظ چھِ تھوڑا وِیو اَسہِ ییٚتہِ کیٚنٛہہ یا برٛیک فاسٹہٕ ڈِنَر یہِ حظ تُہۍ ییٚژھِو تہِ تہِ حظ میلیو تۄہہِ سہوٗلِیَت ییٚتہِ حظ اَدٕ کیٛاہ اَسلامُ علیکُم اگر تۄہہِ یُن آسٮ۪و تُہۍ حظ ہٮ۪کِو عٲش کٔرِتھ حظ یِتھ اَدٕ کیٛاہ اَسلامُ علیکُم